دَہہِ پٮ۪ٹھ دَہَن لَچھَن تام چھِ یِم نمبر یِوان منٛزٕ پانٛژھ ساس چھِ یِوان وُہ ساس چھِ یِوان شیٹھ ساس چھِ یِوان پانٛژھ لَچھ چھِ یِوان اَکھ لَچھ چھِ یِوان